ہیٚلو اسلام علیکُم تُہۍ چھُو حظ گایِڈ کَران ٹوٗرَسٹَن حظ أسۍ حظ چھِ گُلمرٕگ تاج ہوٹلہٕ پٮ۪ٹھ مےٚ حظ ٲس یہِ ٹوٗرِسٹہٕ زٕ ژور یِمَن اوسوٕ تۄہہِ گایِڈ کَرُن حظ چلو مگر ییٖزیٚو ضروٗر حظ چلو جی شُکریہ